خاص چرٲے چھِ یِم زِ یِم گریٖس چھِ اتھ فیس کران اینمل ہسبیٚنڈری منٛز سُہ چھِ یہِ یِمن منٛز چھِنہٕ پھل ول آسان یِمن کھٮ۪نہٕ خٲطرٕ آسان کینٛہہ تمہِ سۭتۍ چھِ یِمن دِقت مُشکِلس سامنہٕ پیوان کَرُن یہِ ہٮ۪کو أسۍ تِتھ کٲٹھۍ رُکٲوِتھ اَگر گورمینٛٹ کرِ کینٛہہ مدد تمہِ سۭتۍ ہٮ۪کہِ یہِ رُکِتھ ییٚلہِ بہٕ کُن چھُس گژھان میون یپٲرۍ کِنۍ چھِ میون فادر یِمن ہس ہسا مطلب کِیر کران یِمن اینملٕزن واتن مےٚ اوس اٮ۪کٕسپیٖرینٕس لگ بگ زٕ رٮ۪تھ زٕ ؤری زٕ ؤری برٛونٛٹھ چھُ مےٚ اٮ۪کٕسپیٖرینٕس زٕ ؤری پٮ۪ٹھ